اَسہِ ٲس ٹرافی اَکھ گِنٛدان یَتھ ناو اوس کوٚنٛگپوش ٹرٛافی کِرکَٹَس منٛز تہٕ اَسہِ زیوٗن سُہ ٹرٛافی پرُس تہٕ تَتھ منٛز کٔر اسہِ ساروٕے واریاہ مدتھ یِم باقٕے پٕلیر ٲسۍ تہٕ بہٕ اوسُس کٮ۪پٹین تہٕ اَسہِ زیوٗن سُہ میچ سۄ ٹرافی زیٖنۍ اَسہِ تہٕ سُہ چھُ واریاہ پراوڈسٹہٕ ایچیٖومینٹ سانہِ خٲطرٕ تِکیٛازِ تَتھ منٛز ٲسۍ واریاہَن ڈِسٹِکَن ہٕنٛدۍ پٕلیٲرٕس واریاہَن ڈِسٹِرٛکَن ہٕنٛدۍ ٹیٖم تہٕ اَسہِ کٔر واریاہ محنت زیُن سُہ ییٚمہِ کِنۍ اَسہِ تَمہِ ساتَن واریاہ پرٛاوُڈ فیٖل کوٚر